آ مےٚ اوس اوٚنمُت ترٛوو پروڈَکٹ اَکھ ایمیزان پٮ۪ٹھ یُس پروڈَکٹ اوس سُہ اوس اَتھ کیاہ ناو اَکھ چارجر مےٚ اوس اوٚنمُت چارجر اکھ ایمیزان پٮ۪ٹھ یُس یُس مےٚ سُہ اٮ۪مازانٕچ کولٹی وٕچھ بہٕ گوٚوُس واریاہ مُتٲثر امہِ کولٹی نِش مےٚ وٕچھ ایمیزان وٲلۍ أکِس نہٕ دِوان چھِ اَصٕل کولٹی تہٕ بیٚیہِ چھِ أمۍ دِوان کَم ریٹَس منٛز تہِ اَصٕل کولٹی مےٚ وٕچھ واریاہ مےٚ کٔرۍ واریاہ آرڈَر واریاہ چیٖزو پٮ۪ٹھ آرڈَر مگر یُس مےٚ یہِ آرڈَر اوٚن مےٚ باسیٛو یِمو چھِ یہِ آرڈَر أمۍ چھِ باقٕے اَتھ کٮ۪ن آرڈَر بَناونہٕ وٲلۍ یا آرڈَر سوزَن وٲلۍ مےٚ کٔرۍ واریاہ کَمپٔنی پٮ۪ٹھ ژےٚ آرڈَر مےٚ وٕچھ نہٕ تِمَن ہٕنٛدۍ چارجَر تیوٗتاہ ٹایِم نیران کینٛہہ یوٗتاہ مےٚ أنٛدِس اَتھ چارجَرَس وٕچھ تہٕ بیٚیہِ کٔرۍ مےٚ واریاہ چیٖز أنٛدۍ پٮ۪ٹھ آرڈَر تہٕ مےٚ کوٚر لیپٹاپ آرڈَر مےٚ گٔے مےٚ گٔے تَتھ آز ژور ؤری چَلاوان تَتھ چھِنہٕ کِہیٖنۍ گوٚمُت نہ چھِ پرٛوسیسَر لیک کَران نہ چھِ تَتھ کِہیٖنۍ لیک کَران تہٕ بیٚیہِ چھِ مےٚ أنۍ مٕتۍ بیٚیہِ أنے مےٚ اَتھ کیٛاہ چھِ نہٕ آو یَتھ کیاہ چھِ وَنان بیٚیہِ آیے مےٚ اَکھ فون اَکھ تہِ تہٕ سُہ تہِ چھُ ماشاء اللہ ٹھیٖک تہٕ چلان تہٕ بیٚیہِ آیے مےٚ اَتھ کِس ناو جوسَر اَکھ سُہ تہِ چھُ ٹھیٖک چَلان مےٚ آیے باقٕیو کَمپٔنی پٮ۪ٹھ تہِ واریاہ چیٖز مےٚ وٕچھ نہٕ تِم تیٖتیٛاہ تِمَن ہُنٛد تیوٗتاہ ٹایم نیران کینٛہہ ییٖژاہ مےٚ اَتھ بِلڈٕ کالٹی تہِ وٕچھ یوٗتاہ مےٚ اَتھ سُہ یوٗتاہ مےٚ اَکھ سُہ سُہ مینفیٚکچَر وٕچھ اَکھ بَنٲو یُس مےٚ اَتھ پیکِنٛگ وٕچھ مےٚ وٕچھ نہٕ بیٚیہِ کُنہِ سۭتۍ کینٛہہ ییٖژاہ مےٚ اَتھ پیکِنٛگ وٕچھ تہٕ بیٚیہِ وٕچھ مےٚ امِچ اَتھ کیاہ چھِ ناو یہِ کالٹی کالٹی وٕچھ مےٚ أمۍ چھِ دِوان بیسٹ کالٹی ہِنٛدۍ اَصٕل کَمَس ریٹَس منٛز دِوان أمۍ بیٚسٹ کالٹی تہٕ بیٚیہِ آیہِ ہیٚکہِ اَکھ غریٖب تہِ أنٛدۍ اَتھ أنٛدۍ أمۍ چیٖز ہیٚتھ کیٛازِکہِ أمۍ چھِ أصٕل ڈِسکاوُنٛٹ تہِ دِوان أمۍ چھِ دِوان اَصٕل ڈِسکاوُنٛٹ تہِ اگر کٲنٛسہِ بِزٲرِس اَتھ کیٛاہ چھِنہٕ زیادٕ پونٛسہٕ آسان نہٕ کینٛہہ سُہ ہیٚکہِ کَم چیٖز منٛز اَصٕل چیٖز تہِ ؤنِتھ أمۍ کٔرِتھ آرڈَر تہٕ یِم چھِ دِوان واریاہ اَصٕل آرڈَر کَران بیٚیہِ چھِ یِم وقتس پٮ۪ٹھ کَران ڈیٚلِوَر تہِ آرڈَر بیٚیہِ یُس یِمَن یہِ ڈیٚلِوَر بوے تہِ یہِ تہِ چھِ بِچور یہِ تہِ چھِ واریاہ اَصٕل آسان یہِ تہِ چھِ واریاہ اَصٕل کیٛازِکہِ مےٚ تہِ چھِ واریاہ آرڈَر رٔٹمٕتۍ مےٚ وُچھ سُہ چھِ تِمَن کیُتھ اِخلاق چھِ آسان تہٕ بیٚیہِ چھِ تِمَن ہٕنٛز یہِ پرٛوڈَکٹ یہِ چھِ آسان نَمبَر وَن